أکِس بَسہِ منٛز چھِ آسان ڈرٛایورٕ سٕنٛز سیٖٹ کَنڈَکٹَر چھِ آسان پیٚسَنجَر سیٖٹ چھِ آسان بہٕ چھَس گٔمٕژ سرینَگَر ٹُو جوٚم بَسہِ منٛز